اسلام وعلیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اہن حظ ٹھیٖک گَرِ چھُو حظ ٹھیٖک اہن حظ ٹھیٖک حظ یِم چھِ حظ بَچہٕ ٹھیٖک گَری چھُو حظ بہٕ حظ چھَس مہروٗ بانٛڈی پورہ پٮ۪ٹھ تُہۍ ٲسِو مےٚ زانٕنۍ تُہۍ چھُو حظ اُلفَت اَچھا اہن حظ سُے وَنہٕ گام بانٛڈی پوراہٕچ اُلفَت چھَکھ نہ ژٕ آ بہٕ حظ چھَس مہروٗ بانٛڈی پوراہٕچ حظ اہن حظ أسۍ حظ چھِ روزان سُمبَل بانٛڈی پورہ حظ حُکُم حظ چھُم یی کہِ اَسہِ حظ ٲس ضوٚرَتھ یِمہٕ مال حظ اوس اَسہِ ضوٚرَتھ تُہۍ چھُو نہٕ حظ یہِ کٕنان تُہۍ چھُو نہٕ حظ اَتھ پٮ۪ٹھ تھاوان یہِ زان پہچان اہن حظ اَسہِ حظ اوس کٕنٛنہٕ خٲطرٕ یہِ مال حظ مگر مال حظ گژھِ آسُن اَصٕل

بَنہِ حظ اَسہِ حظ اوس اَسہِ حظ چھِ واریاہ ضوٚرَتھ حظ اَسہِ چھِ یہِ کٕنٕنۍ خٲطرٕ ضوٚرَتھ حظ مال مگر مال حظ گژھِ آسُن سِپیشَل اَسہِ حظ چھِ نیُن تَقریٖباً مان ژٕ دَہ وُہ حظ یِم اہن حظ دَہ وُہ اہن حظ وۄنۍ کَر سِپیشَل دِیِو تُہۍ اہن حظ اِنشاء اللہ أسۍ حظ آنو تَمہِ دۄہ بیٚیہِ اَکھ زٕ سۭتۍ نَفَر تہٕ أتۍ حظ دِمو أسۍ اَتہِ نظر وَظر تہٕ أتۍ وٕچھو تَمہِ حساب آ تِم تہِ کیٛاہ وَنان تہٕ آ تۄہہِ چھُو حظ مال أتی آسان سورُے کِنہٕ تۄہہِ چھُو منٛگناوُن آچھا آچھا ٹھیٖک حظ ٹھیٖک حظ چھِ تہٕ ؤنِو ہا وۄنۍ کَر حظ دِیِو تُہۍ یِمو أسۍ تۄہہِ کَنفٲرٕم ؤنِو حظ وۄنۍ دِیِو حظ سُہ ڈیٹ ییٚمہِ دۄہ حظ أسۍ یِمو آچھا آچھا چلو ٹھیٖک حظ چھِ اہن حظ تُہۍ کیٛاہ کیٛاہ تُہۍ چھُو حظ کٕنان یِمَے کَٹھ وَٹھٕے کِنہٕ تۄہہِ چھُو بیٚیہِ تہِ کیٚنٛہہ آسان آچھا سٲری چھُو حظ آسان آچھا آچھا چلو آچھا آچھا آ تۄہہِ چھُو حظ کَران پانَس سۭتۍ ییٚتہِ نَزدیٖک کانٛہہ کٲم شٲم کِنہٕ آچھا آچھا چلو ٹھیٖک حظ چھِ تہٕ وۄنۍ یہِ ہا آنوکھ أسۍ نَفَر زٕ ترٛےٚ بَتہٕ شَتہٕ کھٮ۪ن أتی بَتہٕ بَنہِ حظ اَسہِ أسۍ چھِنہٕ حظ تیوٗت دوٗر چھِنہٕ کِہیٖنۍ تہٕ بَتہٕ پھولہ تھٲیزیو چھِنہٕ حظ مےٚ یِم نَفَر زٕ ترٛےٚ سۭتۍ اہن حظ آ ٹھیٖک حظ چھِ چلو وۄنۍ کَمہِ دۄہ حظ ووٚنُو تۄہہِ آچھا آچھا آچھا نٔیِس ہَفتَس منٛز یِمو تیٚلہِ اِنشاء اللہ چھُنہٕ حظ ٹھیٖک چلو آدٕ حظ ٹھیٖک چلو اَتہِ حظ ؤنۍ زِ سَلام اَتہِ گَرِکٮ۪ن سارنی ہَہ چلو وۄنۍ آدٕ حظ اسلام وعلیکُم